مےٚ چھُ ناو رُکیا مےٚ چھُ ناو پاپس غلام حسن پیٖر مٕمی چھُم ناو اِرشدا بیگَم بیٚنٮ۪ن ہُند ناو چھُم بیٚنہِ چھِ پانژھ بہٕ وُچھنہٕ کٕہٕنۍ أسۍ چھِ أکِس أسۍ چھِ أکِس اَصٕل فیملی سۭتۍ بِلانٛگ کران ہاں دہ پَنٕنِس بارَس منٛز کیاہ وَنہٕ بہٕ وۄنۍ مےٚ چھُ اِنشاء اللہ پی ایٚج ڈِی کٔرمٕژ کَمپٕلیٖٹ اِنشاء اللہ یہِ مےٚ برونٛہہ کُن اِرادٕ چھُ تِم تہِ گژھن میٲنۍ گول گژھن پوٗرٕ میٲنۍ شوق گژھن پوٗرٕ ترٛیِم کَتھ مےٚ چھُنہٕ تَگان جُکُن کٲنٛسہِ نِش کِہیٖنۍ ژوٗرِم کَتھ کہِ مےٚ منٛز چھِ اَصٕل کالٹی تہِ مےٚ منٛز چھِنہٕ کالٹی اَصٕل کِہیٖنۍ بہٕ چھَس یَژھان یِم یِم مےٚ منٛز چھُ کانٛہہ گَندٕ کالٹی بہٕ چھَس یَژھان سُہ اَصٕل کالٹی منٛز چینج کَرٕنۍ کوٗشِش چھَس کران مےٚ منٛز چھُنہٕ صبٕر کِہیٖنۍ بہٕ چھَس یَژھان صبٕر کَرُن مےٚ چھ یِوان جلدی جلدی مےٚ چھِ شَرارت کھسان واریاہ زیادٕ یہِ چھَس بہٕ یَژھان چینج کَرٕنۍ پَنٕنۍ لایفہِ منٛز اۭں اَسہِ چھُ میٲنہِ زِندگی منٛز چھُ مَزَے مَزٕ بہٕ چھَس مےٚ کٔر پی ایٚچ ڈی بہٕ چھَس پَنٕنِس بہٕ چھَس ہیٚکان ہر اکھ کٲم مطلب یہِ چھِ مےٚ پَنٕنِس پانَس پٮ۪ٹھ ہوپ کہِ بہٕ ہیٚکہٕ آیۍ وِل ڈوٗ ایوری تھِنگ مطلب بہٕ ہیٚکہٕ کٔرِتھ یہِ چھُ یہِ چھُ میون میٲنۍ مِزاج وَنان نہ بہٕ ہیٚکہٕ کٔرِتھ بہٕ چھَس نہٕ یَژھان کہِ مےٚ گژھِ برونٛہہ گژھُن بیاکھ اِنشاء اللہ تعالیٰ چھَس بہٕ کران ہَر اکھ کٲم پَنٕنہِ اَتھس کٮ۪تھ ذٔریعہٕ بہٕ چھَس وَنان بہٕ کرٕ تہِ چھُ گژھان اِنشاء اللہ بہٕ چھَس نہٕ دِوان کٲنسہِ پانَس برونٛہہ گژھہٕ یہِ مےٚ أندٕرۍ کِنۍ خَوٲہشات تہِ چھَس بہٕ پوٗرٕ کران کانٛہہ کانٛہہ خوٲہِش چھےٚ نہٕ گژھان پوٗرٕ کیٚنٛہہ تیوٗتاہ طاقت چھُنہٕ آسان کیٚنٛہہ تہٕ کانٛہہ کانٛہہ خَوٲہِش چھِنہٕ گژھان مَگر یُس مےٚ پانَس تانۍ خَوٲہِش چھےٚ آسان سۄ چھس بہٕ کران پَنٕنہِ ذٔریعہٕ پوٗرٕ پَنٕنۍ نالیج ہنٛز خَوٲہِش سۄ چھَس بہٕ کران پَنٕنہِ نالیج کہِ ذٔریعہٕ پوٗرٕ بیٚیہِ ما چھُ مےٚ یہِ اَصٕل کالٹی کہِ اۭں یہِ چھُ مےٚ منٛز اَصٕل کالٹی کہ اَگر مےٚ کٲنٛسہِ کٲنٛسہِ سۭتۍ اٹیچمیٚنٹ گژھِ ہا زانٛکٲری بیٚکِس سۭتۍ مےٚ چھُ تٔمِس اِنسان سُند زِندگی بر فیران فرینڈشِپ چھِ آسان کیٚنٛہہ تہِ چھِ آسان مےٚ چھُ آسان مطلب مےٚ منٛز چھُ اکھ کَتھ یہِ چھَس بہٕ کالٹی ہنٛز کَتھ کران پَنٕنہِ کالٹی ہنٛز کَتھ مےٚ منٛز چھِ اکھ اکِس اِنسان سٕنٛز اۭں مطلب اۭں کیاہ چھُ مےٚ أکِس بیٚکہِ سٕنٛز اۭں بیٚیہِ یَژھوٕے نہٕ تٔمِس کیاہ چھُ کُنہِ جایہِ چھُ ٹٮ۪نشَن آسان بہٕ چھَس یَژھان بہٕ چھَس یَژھان ساروٕنی خۄش تھوٕنۍ میٲنہِ ذٔریعہٕ گژھِ نہٕ کٲنٛسہِ تہِ اِزہ واتُن مطلب مےٚ چھُ میٲنۍ اِخلاق چھِ ساروٕنی پَسند مےٚ چھُ پَنُن پان تہِ پَسند تہٕ میٲنۍ بیڈ کالٹی چھِ یہِ کہِ مےٚ چھُ واریاہ زیادٕ برداشت کَم بہٕ چھَس کران شَرارت شَرارتہٕ پَتہٕ چھَس بہٕ واریاہ پَشتاوان یِم چھِ مےٚ بیڈ کالٹی اۭں اِنشاء اللہ یِم میٲنۍ ہابی چھِ تِم تہِ گژھن اِنشاء اللہ قبوٗل بہٕ چھَس یَژھان مےٚ منٛز میٲنِس مالِس ماجہِ گژھِ زِندگی خۄدا صٲب دِنۍ زیٖٹھ وُمٕر تہٕ وٲنسۍ اۭں یہِ چھَس بہٕ بہٕ چھَس اکھ آز پریویٹ ٹیٖچر شُکُر رۄبَس کُن بہٕ چھَس پَنٕنہِ زِندگی منٛز خۄش کُنہِ ساتہٕ چھِ یِوان سیڈ فیٖلِنگ تہِ اِنشاء اللہ بہٕ چھَس توتہِ روزان خۄش اِنشاء اللہ اۭں بیٚیہِ کیاہ وَنہٕ بہٕ پَنٕنِس پانَس منٛز بہٕ چھَس بہٕ چھَس اکھ سُہ کوٗر یہِ بہٕ یہِ مےٚ زہنَس منٛز یُن گژھِ بہٕ گژھہٕ تہِ کَرٕنۍ تِکیازِ بہٕ چھَس خانہٕ موج کوٗر مےٚ چھُ گژھان جلدی فیٖل اگر مےٚ کانٛہہ کیٚنٛہہ کرِ مےٚ چھُ گژھان فیٖل بیٚیہِ چھَس بہٕ مانان پرٮ۪تھ کٲنسہِ ہُند یہِ مےٚ وَنہِ بہٕ چھَس کُنہِ ساتہٕ واریاہ زیادٕ اِنوسیٚنٹ تہِ بَنان واریاہ شٔریٖف کوٗر تہِ کُنہِ ساتہٕ چھَس بَنان واریاہ زیادٕ وۄکھہٕ کوٗر تہِ اۭں مےٚ چھُ کوٚرمُت اِکنامِکسس مےٚ چھُ اِکانِمِکس سَبجکٹ مےٚ چھُ اِرادٕ اِنشاء اللہ اِکانمِکس منٛز اِنٹرانٕس دِنَس مےٚ چھُ پَنٕنۍ میٲنۍ خَوٲہِش چھِ تہِ گژھِ پوٗرٕ گژھُن بیٚیہِ چھَم خَوٲہِش بہٕ گژھٕ پَنٕنِس مٲلِس ماجہِ ہنٛز خدمت کَرٕنۍ ایٚنڈَس تٲنۍ ییٚمہِ سۭتۍ میوٚن مول موج گژھِ خۄش میانہِ ذٔریعہٕ گژھِ نہٕ بیٚیہِ کٲنسہِ واتُن اِزہ بیٚیہِ چھَس یَژھان اۭں اۭں آ میٲنۍ زَبردست یہِ چھس یہِ چھِ میٲنۍ زِندگی ہنٛز زَبردست کہِ بہٕ چھَس یَژھان مٔدیٖنہ پاک گژھُن بہٕ چھَس یَژھان قۄرانہِ شٔریٖف لیٚکھُن بہٕ چھَس یَژھان قۄرانہِ شٔریٖف کٲشِر پٲٹھۍ تَرجُمہ کَرُن بہٕ چھَس یَژھان اعلیٰ تعلیٖم تہِ دُنیایی تعلیٖم تہِ دِنی تعلیٖم تہِ یَژھان یہِ حٲصل کرٕنۍ بہٕ چھَس یَژھان ہر أکۍ سٕنٛز ہر أکۍ سُنٛد دِل خۄش تھاوُن مَگر میٲنہِ سۭتۍ چھِ سٲری گژھان مےٚ باسان ناراضٕے یہِ چھُ یہِ چھَس بہٕ یہِ چھےٚ میٲنۍ یہِ چھُ میون پرٮ۪تھ کیٚنٛہہ ہابی میٲنۍ سیڈنٮ۪س میٲنۍ ہیپینٮ۪س یہِ مےٚ تۄہہِ نِش بَیان کٔرمَو